یُس مےٚ یہِ گۄڈٕنیُک پروڈکٹ اوٚن یہِ اوس واریاہ اَصل پروڈَکٹ اتھ ٲسۍ واریاہ زیادٕ خوٗبِیہِ مَثلاً اَگَر تۄہہِ بہٕ وَنہو گۄڈٕنِچی کٔرِتھ خوٗبی ٲسۍ یہِ اوس سَستہٕ سَستہٕ پیٚو مےٚ یہِ مارکیٚٹ کھۄتہ واریاہ ییٖتِس مےٚ مارکیٚٹَس مَنٛز یہِ مےٚ امیُک قیٖمَت وُچھ تمہ کھۄتہٕ پیٚو مےٚ یہِ لَگ بَگ دہ پَنٛدَہ پٔرسَنٹ آن لاین سَستہٕ تہٕ دوٚیِم کَتھ باسیٚو مےٚ یمہِ چیٖزٕ یہِ مَقصَد مےٚ یہِ اوٚن سُہ مَقصَد چھُ امہِ سۭتۍ پوٗرٕ گَژھان اتھ أمِچ یۄس زَن کالٹی چھِ واریاہ اَصل کالٹی واریاہ اَصل چیٖز چھُ یہِ اتھ مَنٛز چھَنہٕ تٕژھ کانٛہہ پرابلِم کالٹی لِحاظ کینٛہہ اور کالٹی تہِ ٹھیٖک مَطلَب اَصل میٹیٖریل تہِ چھُس اتھ مَنٛز باسے نہٕ مےٚ سۄ پرابلِم کینٛہہ بییٚہِ ووت یہِ ٹایمَس پٮ۪ٹھ گَرٕ وَرٕ ڈیٚلِوَر ویلوَر تہِ گوٚو اَصل پٲٹھۍ تمہِ رَنٛگہٕ تہٕ باسے نہٕ مےٚ کانٛہہ مَسلہٕ